یُس سٲنۍ ٲں میون گام چھُ سُہ چھُ شہر پٮ۪ٹھ یا بیٚیہِ کُنہِ ٹاونہٕ سۭتۍ اِتھ کٔنۍ اِنفٕلیٚنس آسان کہِ تَتھ تِم چھِ یُس ییٚتِکۍ لوکھ چھِ تِم چھِ تَتِچ ڈیٚولَپمیٚنٛٹ وُچھِتھ واریاہ فیسِنیٹ گَژھان ٲں یِتھ کٔنۍ ٲں یُس گۄڈٕ اوس شَہرنٕے منٛز آسان لَکٕٹۍ لَک بٔڑۍ یا لَکٕٹۍ ریٚسٹورَنٛٹ آز چھِ گامَن منٛز تہِ لَکٕٹۍ لَکٕٹۍ ریٚسٹورَنٛٹ کھُلان تہٕ بیٚیہِ یِم لوکھ چھِ تِم چھِ تَوَے گژھان نیٚبَر بیٚیَن سِٹِیَن منٛز پنٕنۍ شُرۍ ہیٚتھ تِکیازِ تِم چھِ پَننیٚن شُریٚن اصٕل ایٚجوکیشَن چاہان دِیُن